أسۍ چھِ صُبحٲے ؤتھٕے کران گۄڈٕ أنٛدۍ پوٚکھ کران صاف گۄڈَٕ بیٚیہِ چھُ یِوان اَسہِ دۄہَے دۄہَے محلَس منٛز صفٲیِی کَرن وول سُہ چھُ دۄہَے دۄہ ڈوٗ ڈُوان ژھۄٹھ تُلان یا گَرن منٛز آسہِ ژھۄٹھ سُہ کڈان ہا ہَر کیٚنٛہہ ہاے جیٖن اَیٹَم یُس آسان چھُِ اِنسان سُنٛد سُہ تُلان صفٲیِی تھاوان ہَر اَکھ گرٕ چھُ پَنُن پَنُن گَرٕ صاف تھاوان پَنُن ڈَسٹ دِوان تٔمِس شیخس دۄہَے دۄہَے مگر آتھوارِ دۄہ چھِنہٕ آسان سُہ کِہیٖنٛۍ پَتہٕ چھِ أسۍ دۄہَے دۄہَے کران کٲم آتھوار آتھوار چھِ أسۍ کران پانَے لوٗکھ نیران ییٚتہِ کران صفٲیِی أنٛدۍ پوٚکھ کران صاف تَمہِ سٟتۍ چھُ اَسہِ ماحول تہِ روزان صاف یا ایَر تہِ چھُ روزان صاف بیٚیہِ چھُ اِنسانَس اَمہِ سٟتۍ روزان خۄشِی بیٚمارِ نِش روزان دوٗر ہوٗنۍ چھِنہٕ پَنُن پَنُن پان صاف تھاونُک کوٗشِش کران کِہیٖنٛۍ تاکہِ انسانہٕ سٕنٛز خۄشِی غم چھُ یہِ آسان سُہ چھُ واپَس گژھان اِنسان سٕنٛزِ زِنٛدگِی منٛز یہِ چھُ یہِ لِفافہٕ یٔمِس زٔمیٖنَس منٛز چھُ یہِ لِفافہٕ چھِنہٕ یوٗز کران کِہیٖنٛۍ زِنٛدگِی منٛز آسان دۄہَے دۄہَے لوٗٹھ یوٚت تانۍ نہٕ اِنسان سٕنٛز زِنٛدگِی آسہِ صاف تیٖتِس کالَس روزَن نہٕ سَڑکہٕ تہِ صاف کِہیٖنٛۍ یوٚت تانۍ نہٕ اَسہِ دۄہَے دۄہَے صفایِی آسہِ یِتھٕ کِنۍ أسۍ سران چھِ کران دۄہَے دۄہَے پَنُن پلَو چھِ چھلان دۄہَے دۄہَے پَنُن گَرٕ چھِ تھاوان صاف پَنُن روٗم چھِ تھاوان صاف تِتھٕے کٔنی چھِ آسان محلہٕ سڑَکھ پَنٕنۍ صاف تھاوٕنۍ اِیٚنویِرانمینٛٹ صاف تھاوُن ممی چھِ مےٚ دۄہَے وَنان صفٲیی کَر کُٹھِس پَتہٕ چھُس بہٕ بِستَر وِستَر تُلان دۄہَے دۄہَے اَمہِ سٟتۍ چھِ اِنسانَس باسان نہَ صفٲیِی چھِ صفٲیِی اِنسان سٕنٛزِ زِنٛدگِی منٛز چھِ سورُے صفٲیِی صفٲیِی چھِ نیٚصف ایٖمان یہِ اِسلیے پَزِ اَسہِ پَنُن پان صفٲیِی تھاوُن پَنُن اوٚنٛد پوٚکھ گَژھِ صاف تھاوُن اَمہِ سٟتۍ چھُ اِنسان سٕنٛز خۄشِی تہِ اِنسان سُنٛد سورُے سڑکہٕ صاف گژھان آ بیٚیہِ سڑکَن پیٚٹھ گَژھِ نہٕ ژھۄٹھ وۄٹھ ترٛاوُن کِہیٖنٛۍ اَمہِ سٟتۍ چھُ اَسی گژھان ماحول خراب بَچہِ چھِ گژھان بیٚمار پَتہٕ چھِ تِم ہَسپتال آسان نِنۍ ہَسپتال پَتہٕ چھِ آسان نِنۍ اوٗرۍ پَتہٕ چھِ آسان دوا اَنُن پتہٕ خرچہِ آسان کڈُن پَتہٕ چھِ یِم سٲرِی پیٚٹھٕ چھِ اَز دوا درٛۄگ تۅہہِ چھَوٕ پَیِی پانہٕ اَکھ اَکھ سِٹرِپ چھِ یِوان ڈاے ڈاے ہَتھ رۄپیہِ آ اِسلیے چھُس بہٕ وَںان سارنٕے پَنُن ماحول تھٲوِو ٹھیٖک اوٚنٛد پوٚکھ تھٲوِو ٹھیٖک وَسلام بخیر